ہٮ۪لو ہاں وعلیکُم السلام ہاں اَسہِ حظ اوس فیملی فنٛگشَن اَکھ اَسہِ اوس سِنٛگر ضوٚرتھ ڈیٹ حظ چھُ اَسہِ حظ دَہ سٮ۪پٹَمبَر چھِ اَسہِ ڈیٹ تہٕ اَسہِ چھُ گرے فیملی فنٛگشنٕے اَکھ چھُ سُہ چھُ اٮ۪کچُؤلی چھُ مےٚ کَزٕن اَکھ تٔمِس چھِ تٔمِس چھِ بٔرڈے تہٕ وٕنۍ چھِ اَسہِ سِنٛگر وِنٛگر ضوٚرتھ تہٕ وۄنۍ دیُتنَم پَنٕنۍ فرٛٮ۪نڈَس سۭتۍ کٔرٕم کَتھ تہٕ وۄنۍ دیُتنَم تُہُنٛد نَمبر دوٚپُن یہِ چھِ یہِ چھُ جان سِنٛگَر کٔشیٖر منٛز تہٕ یہِ چھُ گژھان اِوٮ۪نٹَن وِوٮ۪نٹن پٮ۪ٹھ فنٛگشَنَن وَنٛگشَنَن پٮ۪ٹھ تہٕ تَوَے مےٚ کوٚرمو تۄہہِ تَوَے فون تۄہہِ چھُو حظ فرٛی فرٛی چھُو حظ تُہۍ تُہۍ چھُو حظ دَہ سٮ۪پٹَمبَر چھُو نَہ اَسہِ چھُ پرٛوگرام چھُ اَسہِ نایٹہٕ پٮ۪ٹھَے کیٛازِ بَہہ بَجَن نَہ حظ أمِس گژھِ بٔرڈے سِٹاٹ تہٕ تَتے پٮ۪ٹھ گٔژھِو تُہۍ ریٚڈی آسٕنۍ آ رٲژ سٕنٛزِ رٲژ سٕنٛزِ بَہہِ بَجہِ پٮ۪ٹھ چھِ یہِ سِٹاٹِنٛگ پَتہٕ دُہ چٮ۪ن دَہَن ساڑَن دَہَن تام حظ دۄہ چٮ۪ن ساڑَن دَہن تام اہن حظ اۭں بوز حظ تۄہہِ چھُو نَو سٮ۪پٹَمبَر یُن شامَس سون نَو سٮ۪پٹَمبَر دَہ سٮ۪پٹَمبَر چھُنہٕ حظ یِوان راتھ بَہہ بَجے بَہہ بَجے پٮ۪ٹھ چھِ اَسہِ یہِ کَرُن سِٹاٹ مان تہٕ ژٕ نَو سٮ۪پٹَمبَر چھُو تۄہہِ شامَس اگر تُہۍ وٲتِو نہٕ حظ دَہن تام دہن ساڑَن دَہن تام تہِ یا کَہَن تام تہِ سۄ پرٛابلم چھَنہٕ اَسہِ کِہیٖنۍ ہے نَہ اَسہِ حظ چھِ تھوڑا پاٹی ٹایِپ ضوٚرَتھ اَسہِ چھِ تھوڑا پاٹی راتھ اہن حظ آ راک بینٛڈ نَہ نَہ اَسہِ چھُ سِنٛگَر سِنٛگَر آنلی سِنٛگَر چھُ اَسہِ ضوٚرَتھ ڈانسَر وانسَر چھُنہٕ اۭں نَہ ڈانسَر وانسَر کرو یِم کَرَن پانَے اَتہِ ڈانٕس وانٕس سٮ۪لِبرٛیٹ وٮ۪لِبرٛیٹ چھُنا یِمَن کَرُن اَسہِ چھُ خٲلی سِنٛگَر ضوٚرَتھ تہٕ مےٚ ؤنِو حظ تہٕ تُہۍ کوٗتاہ ریٹ ویٹ کیٛاہ چھُو تُہۍ رَٹان

چلو کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے تہٕ تٕرٛہ ساس حظ تھوڑا گژھِ نہٕ حظ کَم کَم گژھِ نہٕ حظ تھوڑا یہِ چھُ تھوڑا اٮ۪کٕسپٮ۪نسِو گژھان تھوڑا گژھِ اَمہِ نِش کَمٕے پَہَم گژھُن مگر ضٔروٗری حظ یوٚکُن حظ یوٚکُن حظ جِناب مۄہتَرَم دھوکہٕ نہٕ حظ گژھِ نہٕ گژھُن کِہیٖنۍ کیٛازِ کہِ اَسہِ چھِ پاٹی یِمو تھوٚوہَس بٕے وۄنۍ آرگٕنایزَر دوٚپُکھ ژٕے کَر پاٹی واٹی کر ژٕے دھوکہٕ گژھِ نہٕ گژھُن دھوکہٕ گژھِ نہٕ اَسہِ گژھُن کِہیٖنۍ بیٚیہِ چھُو حظ تۄہہِ مطلب یِم اِنسٹرٛومٮ۪نٛٹٕس وِنسٹرٛومٮ۪نٛٹٕس چھُو سٲلمہِ تۄہہِ چلو السلام علیکُم